یۄس یہِ کٲشٕر زَبان چھےٚ یہِ چھِ اَسہِ کٲشرٮ۪ن ہٕنٛز پہچان گۄڈٕنٮ۪تھٕے وَنو أسۍ یۄس یہِ زَبان چھےٚ کٲشُر گوٚو یہِ چھِ اَسہِ پَنٕنۍ اَلگ پہچان گوٚو بیٚیہِ چھِ یہِ سٲنِس ثقافَتَس منٛز کَلچَرَس منٛز گوٚو اَمہِ سۭتۍ چھِ نَنان زِ یِم باقٕے مُلکو پٮ۪ٹھ لوٗکھ چھِ یِوان گوٚو تِمَن چھِ اَمہِ سۭتۍ نَنان زِ یِم کٲشُر وَنان چھِ یِم ہَسا چھِ کٔش کَشمیٖرَس منٛز روزَن وٲلۍ گوٚو یہِ چھِ اَسہِ پَنٕنۍ اَلگ اَکھ پہچان گوٚو مِثال کے طور پَر وَنو أسۍ یِتھ کٔنٮ۪تھ زِ گوٚو باقیَن سِٹیٹَن منٛز چھِ یِوان بولنہٕ پَنٕنۍ پَنٕنۍ لنٛگوے گوٚو اَڑٮ۪ن زَبان چھےٚ یِوان بولنہٕ اَڑٮ۪ن مطلب سِٹیٹَن مَنٛز چھِ یِوان رِیاستَن مَنٛز چھِ یِوان وَنٛنہٕ ہِنٛدی چھِ یِوان اَڑٮ۪ن جایَن گوٚو تِمَن چھِ سُہ پَنُن کَلچَر یا تِمَن چھےٚ سۄ پَنٕنۍ پہچان ہِنٛدی وَنٕنۍ گوٚو یِتھَے کٔنٮ۪تھ چھِ اَڑٮ۪ن مںٛز اِنٛگلِش یا اَڑٮ۪ن مَنٛز چھِ بھوجپوٗری آسان چھِ یا پہٲڑی علاقَن مَنٛز چھِ آسان پہٲڑی وَنان وٲلۍ گوٚو تِمَن چھِ آسان سُہ پَنُن سُہ رہن سہن چھُکھ آسان طور طٔریٖقہٕ چھُکھ آسان پَنُن گوٚو پہٲڑی علاقہٕ کٮ۪ن یا پَتھ کھورِ علاقہٕ کٮ۪ن وَنو أسۍ گوٚو تِمَن چھِ سُہ پَنُن طور طٔریٖقہٕ روزنُک وۄنۍ یُس اَسہِ یہِ پَنٕنۍ زَبان یہِ کٲشٕر زَبان چھِ گوٚو یہِ چھِ وَنٕنۍ چھےٚ یہِ سَہل پَرٕنۍ چھےٚ یہِ تھوڑا بہت مُشکِلٕے پَہم تِکیٛازِ یہِ چھَنہٕ وۄتھان تِتھ کٔنٮ۪تھ کِہیٖنۍ مگر اَگر أسۍ یہِ زَبٲنۍ سۭتۍ وَنو یہِ چھِ واریاہ آسان بولٕنۍ گوٚو اَمے موٗجوٗب چھِ مےٚ باسان یُس اَسہِ یہِ پَنٕنۍ یہِ زَبان چھےٚ یہِ ہَسا چھِ اَسہِ پَنٛنہِ قومٕچ پَنٛنہِ کَشمیٖریَتٕچ یہِ چھِ اَسہِ اَکھ الگ پہچان ہاوان یا سٲنِس کَلچَرَس چھِ یہِ برٛونٛٹھ کُن پَکناوان زِ تُہۍ مَہ پٔکِو باقیَن رِیاستَن سۭتۍ تُہۍ مہٕ کٔرِو اُردو کِہیٖنۍ نہٕ تُہۍ کٔرِو کٲشُر اَمہِ موٗجوٗب زِ یہِ چھِ تٕہٕنٛز اَکھ اَلَگ پہچان اَمہِ سۭتۍ چھُو تُہۍ نٔنۍ نیران اَلگ زِ یِم چھِنہٕ نیٚبرٕ پٮ۪ٹھ آمٕتۍ کِہیٖنۍ نہٕ یِم چھِ آمٕتۍ کٔشیٖرِ پٮ۪ٹھَے گوٚو تَوَے چھِ مےٚ باسان چھِ اَسہِ پَنٕنۍ پہچان سون کَلچَر چھُ اَمہِ سۭتۍ برٛونٛٹھ پَکان سٲنۍ ثقافت چھِ نیران سانہِ زِندگی ہُنٛد رہن سہن طور طٔریٖقہٕ چھُ اَسہِ اَلگ اَلگ نیران اَمہِ سۭتۍ یہِ چھِ واریاہ اَصٕل زَبان یہِ کٲشُر زَبان